یۄس ہسا سٲنی کٲشِر زبان چھےٚ أسۍ ہسا چھٕ یژھان زِ یہِ گژھِ بروٚنٛہہ کُن پَکٕنۍ یہِ چھِ أسۍ پَنٕنٮ۪ن شُریٚن تہِ ہٮ۪چھناوان دَپان چھِکھ یہِ ہسا چھٕ سٲنۍ ماجہِ زیو اَتھ ہسا چھٕ أسۍ وَنان ماجہِ زَبان کٲشِر زَبان ہسا چھےٚ اَسہِ ماجہِ زَبان یۄس ہسا تۄہہ یہِ ووٚنمُت چھُو کلچلر ایکسچینج ایٚنٛڈ کمیونیکیش مِسال اَسہِ ہسا چھِ اکھ کٲشِرین اکھ آٹ سُہ آٹ حظ چھ زِ مِسال أسۍ حظ چھٕ کران تَتھ حظ چھٕ أسۍ وَنان آرِ کٲم یَتھ أسۍ کریُول چھِ تُہۍ وَنان أسۍ حظ چھ کران پیٚپر میشی کٲم أسۍ چھِ یہِ پیپر میٚشی کٲم کران یہِ یہِ پیپر مٲشی کٲم چھٕ أسۍ کران تہٕ أسۍ چھٕ یہِ مطلب ییٚلۍ نیٚبرِم لوٗکھ چھٕ أسۍ یور یِوان أسۍ چھ تِمن سۭتۍ تِتھ کنۍ ورتاوان زِ نَہ یِمن گژھِ ترُن فِکرِ کہِ ییٚتہِ کیٚاہ چھُ کیٚاہ نہَ چھ کٔشیٖر ہِنٛدین أسۍ ہسا چھٕ تِتھۍ کٕنۍ سۄ زَبان اِستعمال کران کہِ یِمن گژھِ سون فِکری تَرُن یہِ ہسا چھ سارِوٕے کھۄتہٕ سارِوٕے زَبانو کھۄتہٕ ہسا چھِ کٲشِر زَبان اَتھ ہسا چھٕ أسۍ وَنان ماجہِ زیٚو یہِ حظ چھِ سارِوٕے کھۄتہٕ زیادٕ میٖٹھ تہٕ کٲشِر یم ہسا چھِ آسان وَنان یہِ کَشمیٖر چھُ جنت اَتِچ زبان تہِ چھٕ ماجہِ زیٚو سۄ ہسا چھےٚ واریاہ زیادٕ میٖٹھ